مےٚ حظ اَننایاو اکھ پٔرفیوٗم سینٹ حظ اکھ سُہ حظ اوس واریاہ زیادٕ اَصٕل یَتھ ناو چھُ ؤنکیٚنَس ڈینور تہٕ سُہ حظ اوس واریاہ زیادٕ اَصٕل ییٚلہِ مطلب مےٚ چھُ واریاہ زیادٕ مےٚ گژھِ آسُن تھوڑا لایٹٕے پَہمَتھ مےٚ گژھِ آسُن مطلب کَم مُشُک تہٕ مَگر آسہِ گَژھٕنۍ واریاہ کولٹی گژھِ آسٕنۍ اَصٕل تَتھ حظ ٲس واریاہ اَصٕل کولٹی سُہ حظ اوس واریاہ زیادٕ بہتریٖن پروڈَکٹ ییٚلہِ مےٚ حظ سُہ لوگ موتھ پانَس تہٕ یہِ بہٕ گٔیَس مَگر تَتہِ حظ یِم تہِ مےٚ باقی ویسہ آسہٕ تِمن حظ لوگ مطلب نالہٕ موٚت کران کران تِمن حظ باسیو واریاہ زیادٕ سُہ اَصٕل تِمو حظ لوٚگ مےٚ وَنٕنہِ یہِ کِتہِ چھُتھ اونمُت یَتھ کیاہ چھُ ناو یہِ کیاہ یہِ تۄہہِ وغیرہ یَتھ کیاہ چھُ ناو یہِ کِتھ پٲٹھۍ ووٚنُکھ واریاہ واریاہ تَتھ مُتعلِق تہٕ پَتہٕ حظ دِژ مےٚ تِمَن تَتھ خٲطرٕ تِمن جانکٲری کہِ مےٚ باسیو اوتام مےٚ باسیو سُہ حظ اوس واریاہ زیادٕ اَصٕل پروڈَکٹ سُہ اَننایاو مےٚ ییٚتہِ سُہ کَرنایاو مےٚ آرڈر آن لاین کَرنایاوُم آرڈر تہٕ مےٚ باسیو سُہ واریاہ زیادٕ اَصٕل پروڈَکٹ